سٲنِس سِٹیٹَس تہٕ سٲنِس علاقَس منٛز چھِ مختلِف قٕسمٕکہِ کھیلہٕ گِنٛدناونہٕ یِوان یَتھ منٛز بَچہٕ تہٕ بٔڑۍ بالینگ اِنسان تہِ شٲمِل چھِ آسان مِثال کے طور پر سٲنِس ایرِیاہَس منٛز چھِ ساروی کھۄتہٕ بٔڑ کھیل گِنٛدناونہٕ یِوان سُہ گوٚو کِرکَٹ یَتھ کٲشِر پٲٹھۍ وَنان چھِ بیٹَس تہِ بالہِ گِنٛدُن بیٹَس چھِ وَنان کٲشِر پٲٹھۍ بیٹ بالہِ چھِ وَنان بال سٲنِس علاقَس منٛز چھِ اَمہِ علاوٕ فُٹ بال لَتَو سۭتۍ بالہِ گِنٛدُن تَتھ چھِ أسۍ فُٹ بال وَنان باسکٮ۪ت بال یا بیٹمِنٛٹَن تَتھ چھِ أسۍ کٲشِر پٲٹھۍ وَنان جال بیٹَس گِنٛدُن سٲنِس علاقَس منٛز چھِ یِم کیٚنہہ کھیلہٕ مشہوٗر یِم ہر کُنہِ کم سے کم کم سے کم ہر کانٛہہ یُس تہِ یِمَن شُروٗع پٮ۪ٹھ بَڑٮ۪ن ایج گرُپَس تانٮ۪تھ یِم تہِ سٲری نوجوان چھِ شُرۍ چھِ تِم چھِ یِمَن کھیلَن گِنٛدان سٲنِس علاقَس منٛز چھُ ساروی کھۄتہٕ مشہوٗر سُہ گوٚو کِرکَٹ سٲنِس علاقَس منٛز چھِ مختلِف گرٛاوُنٛڈ ییٚتنَس أسۍ کِرکَٹ چھِ گِنٛدان ییٚتنَس سٲنۍ بٔڑۍ چھِ کِرکَٹ گِنٛدان عام طور پٲٹھۍ چھِ یِم سانہِ یِم سٲنۍ بزرگ چھِ آسان تِم چھِنہٕ کُنہِ تہِ کھیلَس منٛز حصہٕ نِوان کیٚنہہ تِکیٛازِ تِمَن بِچارَن چھُ آسان پَنٛنہِ وٲنٛسہِ ہُنٛد تقاضہٕ ییٚمہِ کہِ وجہ سۭتۍ تِم گِنٛدِتھ چھِنہٕ ہٮ۪کان کِہیٖنۍ باقٕے شُرۍ یا بالینگ یِم تہِ نوجوان چھِ آسان تِم چھِ یِم سارے کھیلہٕ گِنٛدان چاہے سُہ کِرکَٹ آسہِ بیٹَس آسہِ گِنٛدُن چاہے سُہ کٮ۪رَم بورڈ آسہِ گِنٛدُن چاہے سُہ جال بیٹ آسہِ گِنٛدُن فُٹ بال آسہِ والی بال آسہِ یِم سارے گیمہٕ چھِ تِم گِنٛدان تہٕ سانہِ سانہِ سِٹیٹ منٛز سانہِ وادی منٛز چھِ واریاہ کیٚنہہ نوجوان اِنٹَرنیشنَل کِرکَٹ خٲطرٕ تہِ سِلیکٹ گٔمٕتۍ